یُس اَسہِ ییٚتہِ گاندربَلَس منٛز ڈِسٹرک ہوسپِٹل چھُ یہِ چھُ واریاہ زیادٕ اَصٕل ڈِسٹرک ہوسپِٹل ییٚتہِ چھِ اَسہِ ہر کانہہ فیسَلٹی ایولیبٔل ییٚتہِ چھُ اَسہِ ڈِسٹرک ہوسپِٹلس منٛز لیب چھُ اَسہِ اٮ۪کٔسرے چھُ اَسہِ فارمیسی چھُ اَسہِ ییٚتہِ ییٚتہِ چھُ اَسہِ اَیُرویدِکۍ دَوہ چھُ اَسہِ بَنان یُنانی دوَہ چھُ بَنان ہر کانہہ فیسَلٹی چھِ اَسہِ ایویلیبٔل اَگر أسۍ کانہہ تہِ ٹیسٹ آسہِ کرُن أسۍ چھِ ڈِسٹرک ہوسپِٹلسے منٛز سُہ ٹیسٹ کران اَسہِ چھُنہٕ پیوان بیٚیہِ کِس ہوسپِٹلَس منٛز پیوان کرُن سُہ کِہینۍ تہِ نہ چھُ اَسہِ پیوان پَنٕنہِ شہرٕ پَنٕنہِ پَنٕنہِ گاندربل ڈِسٹرک نیبر نیرُن کانہہ تہِ ٹیسٹ کرنہٕ خٲطرٕ اٮ۪کٔسرے کرنہٕ خٲطرٕ ای سی جی کرنہٕ خٲطرٕ کیازِ کہِ ڈسٹرک ہوسپِٹلَس منٛز چھِ ہر کانہہ فیسَلٹی ایویلیبٔل یُس ڈِسٹرک ہوسپِٹل چھُ یہِ چھُ واریاہ بوٚڑ ہوسپِٹل اَتہِ چھُ کَمفٲرٹیبَل بیڈِنگ چھےٚ اَتہِ سٔٹاف چھُ واڈنز چھُ اَتہِ ہر کیٚنہہ چیٖز چھُ اَتہِ کَمفٲرٹیبٔل یُس یہِ یُس اَسہِ یہِ ڈِسٹرک ہوسپِٹل چھُ یہِ بَنوو اَسہِ نوٚوٕے ڈِسٹرک ہوسپِٹل اَتہِ چھےٚ اَسہِ واریاہ جاے اَتھ ڈِسٹرک ہوسپِٹلَس أندۍ أندۍ سُہ چھُ ہر کانہہ ہر اکھ جاے چھُ رٔٹمٕژ ہر أکۍ أکۍ ڈِپارٹمینٹَن گۄڈٕ اوس اسہِ اسہِ لۄکُٹ ڈِسٹرک ہوسپِٹل تَتہِ ٲس نہٕ اَسہِ تیٖژاہ فیسَلٹیٖز ایویلیبٔل کِہینۍ ٹیسٹ ٲسۍ نہٕ گژھان کیٚنہہ اٮ۪کٔسرے اوس نہٕ گژھان کیٚنٛہہ ای سی جی اوس نہٕ گژھان کیٚنٛہہ مَگر یُس اَسہِ وۄنۍ یہِ نوٚو ڈِسٹرک ہوسپِٹل بَنوو اَتہِ چھُ اَسہِ ہر کانہہ فیسَلٹی ایویلیبٔل اَگر خۄدا رٔچھٕنۍ کانہہ اِنسِڈنٹ چھُ گژھان اٮ۪کسِڈینٹ چھُ گژھان پیشَنٹ چھُ پیوان اَسہِ اور نیُن اَتہِ چھُ اَسہِ ہر کانہہ پروسیٖجر گژھان لایِک ای سی جی چھُ گژھان ٹیسٹز چھِ گژھان ہر کانہہ اکھ پروسیٖجر چھُ اَتھ ڈِسٹرک ہوسپِٹلَس منٛز گژھان بیٚیہِ یِم ڈِسٹرک ہوسپِٹل یُس سٹاف چھُ سُہ چھُ واریاہ اِنٹیلِجینٹ سٹاف اَتہِ چھِ اَسہِ بٔڑۍ بٔڑۍ ڈاکٹر بیہوان گینی ڈاکٹر چھِ اَسہِ اَلگ آسان ڈرماٹولوجسٹ چھِ اَلگ آسان ہاٹ سِپیشلِسٹ چھُ اَلگ آسان ہر کانہہ ڈاکٹر چھُ ییٚتہِ اَلگ اَلگ آسان بیٚیہِ چھُ ییٚتہِ بیٚیہِ یُس یہِ ڈِسٹرک ہوسپِٹل چھُ یہِ چھُ واریاہ زیادٕ بوٚڑ اَتہِ چُھ ہر کانہہ بٔلڈ بینکِنگ چھُ اَتہِ بٔلڈ بینک چھُ اتہِ اتہِ چھ بٔلڈ ٹرانَسفوٗجن ہٮ۪کان پیشَنٹَس دِتھ کراس میچنگ چھُ اَتہِ گژھان اَتھ ڈِسٹرک ہوسپِٹلَس منٛز ہر کانہہ چیٖز چھُ اَتہِ ایویلیبٔل ڈِسٹرک ہوسپِٹل گاندربلَس منٛز اَگر اَسہِ یہِ چھُ آسان لَگیشن چھُ اَسہِ کٲنسہِ پیشَنٹَس کَرُن یا چھُ آسان ڈیلؤری چھُ گژھان ہر کانہہ چیٖز چھُ اَتہِ ایویلیبٔل آسان اَتہِ چھِ بٔڑۍ بٔڑۍ سٔرجِریٖز چھِ اَتہِ گژھان اَتھ ڈسٹرک ہوسپِٹل گاندربَلَس منٛز اَسہِ چھُنہٕ پیوان اَگر اَسہِ کیٚنٛہہ تہِ خۄدا رٔچھٕنۍ کانہہ تہِ پیشَنٹ آسہِ أسۍ چھِن سُہ ڈِسٹرک ہوسپِٹل نِوان اَسہِ چھُنہٕ پیوان اَسہِ چھِ ییٚتہِ بیاکھ ہوسپِٹل صوورا آسہِ سُہ چھُ سری نَگر ڈِسٹرکَس منٛز اَسہِ چھُنہٕ تور پیوان گژھُن کُنہِ تہِ موٗجوٗب کِہینۍ أسۍ چھِ اوٗرۍ ڈِسٹرک ہوسپِٹل گژھان چاہے اَسہِ پریگنیٹ لیڈی آسہِ تٔمِس آسہِ اسہِ ٹریٖٹمینٹ کَرُن کانہہ تہِ پیشَنٹ آسہِ أسۍ چھُ ہَن سُہ ڈِسٹرک ہوسپِٹل نِوان أسی چھِ أمِس تٔمِس ٹریٖٹمینٹ أتی کرناوان اَتہِ چھُ ہر کانہہ ڈِپارٹمینٹ ہر کانہہ ڈِپارٹمینٹ چھُ اَلگ الگ ہر کانہہ ڈِپارمینٹَس چھُ ہیڈ آف دَ ڈِپارٹمینٹ چھُ اَتہِ الگ الگ آسان سٲنِس ڈِسٹٹرک ہوسپِٹلَس منٛز سٲنِس ڈِسٹرک ہوسپِٹلَس منٛز چھُ ہر کانہہ فیسَلٹی ایویلیبٔل اَسہِ چھُنہٕ کُنہِ چیٖزٕ موٗجوٗب کانہہ پیشَنٹ چھُ سُہ آسان تٔمِس چھُ اَسہِ پیوان سُہ چھُ اَسہِ پیوان اَسہِ وینٹِلیٹرَس پٮ۪ٹھ تھاوُن تٔمِس چھُ پیوان اَسہِ اوکسیٖجن سَپلاے دِنۍ اَسہِ چھِ اوکسیٖجن سَپلاے اَتہِ ایویلیبٔل وینٹِلیشَن چھِ اَسہِ ایویلیبٔل اَتھ ڈِسٹرک ہوسپِٹلَس منٛز یہِ چھُ ہایجینِک واریاہ یہِ ہوسپِٹل اَتِکۍ واڈَنز چھِ واریاہ کٔلیٖن یہِ ہوسپِٹل تھاوان یہِ چھُ واریاہ صاف تہٕ شِفاف ہوسپِٹل